وعلیکُم اسلام اسلامُ علیکُم آ ڈاکٹر صٲب مےٚ حظ اوس راتھ یِوان یہ چکر بیٚیہِ اوس مےٚ بُلڈ پریشر گومُت ہاے بیٚیہِ ٲس مےٚ شِورِنٛگ بیٚیہِ ٲس مےٚ شِورنٛگ گژھان مےٚ اوس گومُت ڈوڈ ہتھ مےٚ اوس کھٮ۪ومُت بتہٕ دۄہلہِ نہَ نہَ بہٕ چھَس نہٕ کھٮ۪وان کِہیٖنٛۍ تہٕ نہٕ دوا نہَ یہَ گوٚو مےٚ گۄڈٕنِکہِ لٹہِ اَزٕ آ گیٛوٗر اوس یِوان ییٚلہِ بہٕ تھوٚد آسٕس وۄتھان تہٕ مےٚ اوس یِوان گیٛوٗر یہ گوٚو مےٚ گۄڈٕنِکی لٹہِ مےٚ اوس نہٕ نتہٕ زٕنٛہٕے تہِ گومُت ٹٮ۪نٛشن کمہِ چیٖزُک ہمہٕ ہا کمہِ چیٖزُک ٹٮ۪نٛشن ہٮ۪مہٕ ہا نہَ نہَ نہَ ٹھیٖکٕے چھِ کھٮ۪وان مےٚ اوس اَمہِ برٛونٛٹھ کوٚرمُت یہِ بُلڈ شُگر ٹٮ۪سٹہٕ سُہ اوس مےٚ ٹھیٖک درٛامُت آ مےٚ اوس درٛامُت بُلڈ ٲٹھ پواینٛٹ نہَ تَمہِ موٗجوٗب چھُس نہٕ بہٕ کِہیٖنٛۍ تہِ دوا کھٮ۪وان آ یہِ چھُ مےٚ گۄڈنیُک مےٚ دوٚپ یہِ چھُ سہلٕے کَتھ تہٕ

ٹھیٖک چھُ أسۍ چھِ مطلب یُتھ ٹھیٖک یُتھ باقٕے سٲری چھِ کھٮ۪وان تی چھَس بہٕ تہِ کھٮ۪وان گرس منٛز

ٹھیٖک چھُ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ

ٹھیٖک لال چوک لال چوک کَتٮ۪تھ چھُ یہ کِلنِک آ کیٚنٛہہ چھُ نہٕ پرواے کہیٖنٛۍ تہِ نہٕ آ آ آ ٹھیٖک چھُ تھوٚد چھَس بہٕ ہٮ۪وان ہٮ۪وان وۅتھُن تہٕ مےٚ چھُ اتہِ گیٛوٗر یِوان بہٕ چھَس پٮ۪وان ؤسۍ اَدٕ ٹھیٖک چھُ بہِو حظ